ہیٚلو اَسلام علیکُم تُہۍ چھِو حظ رُہِلا جی بہٕ حظ چھَس مارِفت سکوٗل پٮ۪ٹھ یانے کہِ تُہُنٛد یُس شُر چھُ سٲنِس سکوٗلَس منٛز دَرٕج تُہُنٛدُے ٹیٖچر چھُس بہٕ کران کَتھ مےٚ حظ اوس وَنُن زِ تُہُنٛد یُس بَچہٕ سٲنِس سکوٗلَس منٛز پَران چھُ یِمَن حظ چھِ اَز اٮ۪کٔسٹرا کٔلاسٔز ییٚمہِ سۭتۍ حظ یِم واتن اَز تھوڑا لیٹ گرٕ تُہٕنٛدۍ بَچہٕ حظ بَچن حظ کریے مےٚ گۄڈٕ دوٚپُن ژٕ کَر گۄڈٕ میٛٲنٮ۪ن گرِکٮ۪ن اِنفارم ییٚمہِ سۭتۍ تِمَن پَے لَگہِ اَہَن حظ تی اٮ۪کٔسٹرا کٔلاسٕز حظ یِمَن یہِ یِمَن حظ چھِ گژھان ترٛیٚیہِ بَجہِ چھُٹی تَمہِ پَتہٕ حظ روزِ یِمَن فورٹی مِنٹٔس کَلاسٕز پرٛتھ کٲنٛسہِ شُرِس تہٕ اَسہِ حظ کور پرٛتھ کٲنٛسہِ پیرینٹَس اِنفارم تِم نِنۍ پَنٕنٮ۪ن بَچن تَمہِ پَتہٕ پیٚیہِ کَرنہِ تہٕ تۄہہِ تہِ حظ کوٚروٕ اَسہِ اِنفارٕم تہٕ ییٚمہِ ساتہٕ حظ کَلاسٕز خَتٕم گژھن أسۍ حظ وَنہو تۄہہِ تُہۍ ییٖزیٚو تَمہِ ساتہٕ اَہَن حظ فِلحال حظ چھےٚ ٹھیٖک تہٕ وۅنۍ یِم اٮ۪کٔسٹرا کلاسٕز گژھن تَمہِ سۭتۍ گژھن تِم زیادٕ لیول اَپ تہٕ پَتہٕ ہٮ۪کَو أسۍ تُُہُنٛد پرٛوگرٮ۪س زیادٕ وُچھِتھ تَمہِ پَتہٕ کرو أسۍ تۄہہِ بیٚیہِ اِنفارٕم تہٕ تُہۍ حظ روٗزیو نہٕ کانٛہہ تہٕ ٹٮ۪نشن ہیٚزیٚو نہٕ تُہۍ پَنٕنِس بَچَس مُتعلِق فورٹی مِنَٹٔس آسن اٮ۪کٔسٹرا کَلاسٕز کیٚنٛہن دۅہَن پَتہٕ کرو أسۍ تۄہہِ پَتہٕ بیٚیہِ اِنفارٕم چھُنہٕ حظ ٹھیٖک اَدٕ حظ ٹھیٖک چھُ